وعلیکُم اسلام آہَن حظ آ تُہۍ کٕم حظ چھُو تۅہہِ چھُو حظ دَنٛد کوٚڈمُت کِنہٕ تۅہہِ اوسوٕ دَنٛدَس دودُے یوت تَتھ کھیٚوا دَوا اچھا یِم مےٚ تۅہہِ میڈِسٮ۪نٕٛز دِتۍوٕ تِم کھیٚوا تۅہہِ ٹایِمَس پیٚٹھ اچھا تۅہہِ کَتھِیٚن ٲسوٕ اَپَر دَنٛدَن پرابلِم کِنہٕ بۅنمیٚن دَنٛدَن ٲس پرابلِم اڈمہِ سایِڈٕ ٲس پرابلِم اچھا یِم مےٚ تۅہہِ پین کِلَر ٹیبلٹ ٲس اِنفیٚکشیٚنُک ٹیبلٹ ٲس یِم تِمہٕ تِم آگمیٚنٹن شےٚ ہَتھ پَنٛژاہ تِم آگمیٚنٛٹَن دِژیو نا شاید صُبحَن شامَن کھیٚزیٚو اَکھ اِنفیٚکشیٚن پوٹیشِیَم کیلوٕنیٹُک تیٚلہِ ؤنۍتَو یہِ اَتھ ما آسہِ یہِ زیادٕے گوٚمُت تیٚلہِ وُچھہوس تیٚلہِ ما ژھُنہون کٔڈۍتھٕے یہِ اتھٕ اَتھ چھا آسان ایٚنستھیٖسیا دِیُن یہِ چھُنہٕ تیُتھ مَسلہٕ کیٚنٛہہ اگر ژٕ دَوہُک کَنفرمیشیٚن گۄڈٕ بَدلٲیِو تُہۍ دَوا تیٚلہِ بَدلاوو دَوا تۅہہِ تیٚلہِ دِمو اگر تۅہہِ اوترٕ آگمینٹَن شےٚ ہَتھ پٍنٛژھٕ اوس اَز دِمو تۅہہِ بَدلٕے کیٚنٛہہ تامَتھ ایٚماکسِلِن ویماکسِلِن دِمو یُس ژےٚ اِنفیٚکشیٚن تھوڑا بہت کَنٹرول کرِوٕ اگر باسہِ پین چھِ زیادٕ تیٚلہِ کٔرۍزیوٚ پین کِلَر گۄڈٕ ییٚمہِ وِزِ تۅہہِ باسان چھِ پین اگر نہ باسان چھِ تیٚلہِ بدلاوو تۅہہِ شِڈیوٗل ییٚمیُک حظ دَِوہُک دَوہُک اگر ژےٚ دپُس ییٚمِس شِڈیوٗل چھِ باسان اگر تۅہہِ باسان چھِ مےٚ نا حظ اگر نہ مےٚ صُبحے کھیٚے ٹیبلِٹ مےٚ ہسا گٔیم شام تام فرٕق ہے مےٚ ہسا گٔے نہٕ اَکہِ بَجہِ تام فرٕق تیٚلہِ بَدلاوہوس کیٚنٛہہ شِڈیوٗل اگر ژٕ فار ایٚگزامپٕل ژےٚ کھیٚوتھ صُبحٕے آگمیٚنٹَن شیٚے ہَتھ تہٕ پٍنٛژھٕ تہٕ امہِ سۭتۍ گٔے نہٕ ژےٚ تیٖژ اِنفیٚکشَن کانٛہہ یا ژےٚ ما چھُے باسان ہم ما چھُ گوٚمُت زیادٕ فِٹِنٛگ ما گٔییہِ زیادٕ ٹایِٹ دَوہُکُے کَروا کَنفٕرٕم دَواہےَ بَدلاوہوس تیٚلہِ اچھا اچھا یُس تۅہہِ وُنکیٚنَس تُہۍ دَوا چھُ مےٚ تھوٚمُت کیٛاہ کیٛاہ دَوا تھوٚمُت تھوٚو مےٚ تۅہہِ اچھا اَکھ آسہِ ہا آگمینٛٹَن بیٚیہِ آسہِ ہا زیٖروڈال اَتھ کیٛاہ کَنفرمیٚشیٚن کٔژِم مےٚ کیٛاہ ٹایِمِنٛگ ٲس تھٲومٕژ کھیٚنٕچ کٍتتِس کالَس پیٚوان بَتَس پیٚٹھ کھیُٚن سُہ دَوا مےٚ باسان اِنفیٚکشن ٹایمَس پیٚٹھ یورٕ چھِ کھیٚوان تُہۍ کیٛاہ حظ کِلنِکس پیٚٹھ آس صُبحے دٔہ بَجے تُہۍ یٖیزیٚو سُہ چھُنہٕ کانٛہہ مَسلہٕ کیٚنٛہہ چھُنہٕ سُہ کَرٕناو بہٕ نہ نہ تُہۍ چھُو نا پرٛونُے تۅہہِ کَتہِ چھُ فیٖس نٔیِس دیُن وُِنہِ چھُنہٕ تۅہہِ سُہ مَسلہٕ کیٚنٛہہ تُہۍ کٔر تُہۍ کَرٕناو بہٕ دَوا تھوڑا بہٕ چیٚنٛج بہٕ بیٚیہِ یُس تۅہہِ دَوا چھِ یِم کَرناوو شِڈیوٗلِنٛگ چیٚج یہِ تھاو بہٕ صُبحٕے یُس سُہ دَوا چھُ سُہ کَرٕناوو بہٕ کَنفٕرٕم یہِ دَوا کَر کَر چھُ کھیٚون تہٕ تۅہہِ تَمے حِسابہٕ کٔرِو پَتہٕ کَنفٕرٕم چَلو اللّہ تعالٰی کٔرۍنٕے فَضٕل